وعلیکُم السلام اہن حظ أسی حظ چھِ نویٖد الحَسَن یہِ چھُ یہِ چھُ أسۍ چھِ لٔسۍ پورِ پٮ۪ٹھٕ لٔسۍ پورِ پُلوامہ آ أسۍ چھِ ژوٗنٛٹھۍ ہٮ۪وان مٔلۍ أسۍ چھِ شُپیَن مٔنڈی مَنٛزچھِ أسۍ ژوٗنٛٹھۍ ہٮ۪وان کٔژ کرٛیٹ چھا کِنہٕ پیٹہِ چھِ تُہی ؤنِو یِتھ کَنۍ تۄہہِ مُنٲسِب باسہِ تُہۍ کرٛیٹ کریٹَس چھِ الگ ریٹ ہُتھ چھِ الگ ریٹ یُس حظ کرٛیٹ چھِ سُہ چھِ گَژھان بَہہِ شیٚتہِ آز پیٖٹۍ چھِ سُہ گَژھیو سَتہِ ہَتہِ یُس حظ تۄہہِ وۄنۍ مُنٲسِب باسیوٗ تیٚلہِ کٔرِو مےٚ یہِ اٮ۪ڈرَس بیترِ سٮ۪نٛڈ تیٚلہِ کَرو ڈیٖل ڈَن تہٕ بہٕ ترٛاوَو تۄہہ یہِ پونٛسہِ کیٚنٛہہ بیٚیہِ سوزٕ بہٕ کرٛیٹ یا پیٹہِ یہِ تُہۍ ؤنِو تہِ سوزٕ بہٕ تیٚلہِ آ تیٚلہِ وۄںۍ وٕچھو مال مہ وُچھی گۄڈٕ وٕچھو ما مال ییٚلہِ وٕچھو پَتہٕ وَنہٕ بہٕ تَمی حساب وَنہٕ بہٕ ریٹ دِمہوس حظ نظر وَظر أسۍ تہِ وٕچھو تُہۍ کٔرِو مےٚ اٮ۪ڈرس سٮ۪نٛڈ بہٕ دِمہٕ نظر مالَس تہٕ بہٕ سوزَن مین پُلوامہ پٮ۪ٹھ چھُو حظ تُہۍ تُہۍ کٔرِو مےٚ اٮ۪ڈرَس یہِ لوکیشَن بیترِ سٮ۪نٛڈ أسۍ یِمو وَٹسیپَس پٮ۪ٹھ أسۍ وَ أسۍ وَ آ ییٚتھۍ نَمبرَس چھُ چَلان وٹٕسیپ آ کٔرِو کٔرِو تُہۍ سٮ۪نٛڈ وعلیکُم السلام